السلام علیکُم وعلیکُم السلام اَہَن حظ وَلہٕ حظ ولہٕ نہِ کوتاہ چھُو تۄہہِ نِیُن وَلہٕ حظ پنٛژاہ رۄپیہِ حظ اَہَن حظ اے وَل حظ نہِ حظ وۅنۍ کَرہوٚس رۄپیہِ پانٛژھ شےٚ کَم بیٚیہِ کیٛاہ کَرہوٚس رۅپٮ۪س پانٛژھ دَہ رۄپیہِ کَرہوٚس کَم بیٚیہِ کیٛاہ کَرہوٚس اَدٕ کیٛاہ اَدٕ کیٛاہ اَدٕ حظ سلام